گۄڈٕنٮ۪تھٕے وَنہٕ بہٕ کہِ سکوٗلَس منٛز ٲسٕس بہٕ ٹاپَر آسان سۄ ٲس مین اَکھ بِگیسٹہٕ یَس بہٕ وَنہٕ ییٚمِچ بہٕ پرٛاوُڈ چھَس پٕلَس بیٚیہِ پیرَانٹَنس ہُنٛد سَپوٹ اوس آسان تَمہِ ذٔریعہٕ دٔیِم کَتھ اگر بہٕ یوٗنیورسٹی ہٕنٛز کَتھ کَرٕ تَتہِ کٔرۍ مےٚ ڈِسٹِنٛگشَن حظ سُہ تہِ اوس میٛانہِ اَکھ پرٛاوُڈ موٗمٮ۪نٛٹ تَمہِ پَتہٕ ییٚلہِ بہٕ یَتھ کَمپٔنی منٛز بہٕ کٲم کَران چھَس اَتہِ زیُن مےٚ اَکھ اٮ۪واڈ یُس کہِ اَکھ یٔرلی اٮ۪واڈ چھُ مِلان أکِس اٮ۪مپٕلایَس سارِنی چھُنہٕ سُہ مِلان کینٛہہ سُہ اَکھ یوٗنیٖک اٮ۪واڈ زیوٗن مےٚ تٔمۍ خٲطرٕ چھَس بہٕ واریاہ پرٛاوُڈ تہٕ بیٚیہِ ییٚلہِ گژھٕ بہٕ واریاہ زیادٕ پرٛاوُڈ ییٚلہِ بہٕ اَمہِ کھۄتہٕ اَمہِ کھۄتہٕ زیادٕ ترقی کَرٕ